یُس ہَسا یہِ سٲنۍ کٔشیٖر ہٕنٛدۍ یِم پویِٹ یِم شاعر چھِ شٲعر چھِ تَتھ منٛز ہَسا یُس مےٚ ساروی کھۄتہٕ زیادٕ پَسنٛد چھِ سُہ ہَسا چھِ حَبہٕ خاتوٗن یُس ہَسا یہِ حَبہٕ خاتوٗن چھِ یہِ ہَسا چھِ ٲس شُرہمہِ سیٚنچری ہٕنٛز سارویے کھۄتہٕ مشہوٗر یُس شٲعر چھُ سُہ یِوان ماننہٕ یُس یہِ حَبَہ خاتوٗن چھِ أمِس ہَسا ٲسۍ وَنان لقب ہسا اوسُکھ أمِس دِیُتمُت خاتوٗن زوٗن ٲسۍ أمِس وَنان یُس یہِ حبہ خاتوٗن چھِ یہِ چھِ زامٕژ پانٛپرٕ پنٛداہ شیٚتھ تہٕ ژُوَنٛزاہَس منٛز پَتہٕ ٲسۍ أمِس یُس یہِ لیٚکھان ٲس یمے یمے پَتہٕ ٲسۍ گژھان کٲم یُس یہِ حبہ خاتوٗن ٲس یہِ ہَسا ٲسۍ واریاہ یِم رِکاڈ تہِ لول ٲسۍ أمِس وَنان لول چھِ أمۍ لیوٚکھمُت تَتھ ٲسۍ پَتہٕ انٛگریٖزی پٲٹھۍ تہِ لرِکس مان ژٕ نیران یُس یہِ حَبہٕ خاتون چھِ کُنوُہ شیٚتھ سَتہٕ تٲجی ہَس منٛز ٲسۍ یہِ کٲشِر یہِ فِلم تہِ بنے مٕژ أمۍ سٕنٛدِس بارَس منٛز یُس یِم کٲم چھِ کٔرۍ مٕتۍ حَبہٕ خٲتن کٲم چھِ کٔرۍ مٕتۍ سُہ ہسا ٲس یُس تٔمِس زوٗن ٲسۍ وَنان لۄکچارَس منٛز ژٔندرِ پٮ۪ٹھ اوسُکھ تٔمِس ناو دیتمُت یُس یہِ حَبہٕ خٲتون ٲسۍ أمۍ آسہ واریاہ یِم رِکاڈ لیکھمٕتۍ یَتھ منٛز لول چھِ ساروٕے کھۄتہٕ مشہوٗر ونۍ کیٛاہ سا وَنوو بہٕ تۄہہِ یُس یہِ حَب خاتون ٲس یہِ ہسا ٲس واریاہ زیادٕ بٔڑ مشہوٗر شٲعر